ویسے چھِ تَگان مےٚ یِم سٲری چیٖز بَناوٕنۍ تِکیٛازِ بہٕ چھُس پانہٕ ساوُتھ اِنٛڈیِکُے سبزی بہٕ چھُس ہاکھ تہِ بناوان ٲلوٕ تہِ بناوان گنٛڈٕ تہِ بناوان چِکَن تہِ بناوَان رِستہٕ تہِ بناوان پھوٗل گوبی تہِ بناوان ہاکھ تہِ بناوان کباب تہِ بناوان یکھٕنۍ تہِ بناوان ہَر کیٚنٛہہ وٮ۪رایٹی چھُس بہٕ بناوان ٹماٹر تہِ بناوان ژامَن تہِ بناوان نَدٕرۍ تہِ بَناوان ہَر کانٛہہ چیٖز چھُس بہٕ بَناوان مےٚ چھُ گَرِ ٲلوَن ہُنٛد باغَہ مےٚ چھُ لگ بگ پانٛژَن شٮ۪ن ترٛکَن ٲلوٕ رُیمٕژ گَنٛڈَن ہُنٛد باغ چھُ مےٚ مےٚ چھِ دَہَن پَنٛدہَن ترٛکَن رُوٗمٕژ گَنٛڈٕ صُبحَن چھِ پٮ۪وان شیٚیی بَجہِ وَتھُن پٮ۪وان دیُن اَتھ ٲلوَن پٮ۪وان محنت کَرٕنۍ راتھ دۄہ ہاکَس پٮ۪وان دیُن ہاکَس مےٚ چھِ ہاکَس دَہ تٕرٛہ کویِنٛٹَل روٗمٕتۍ زٔمیٖنَس نَدٕرۍ چھِ روٗمٕتۍ لگ بگ ژورَن پانٛژَن ترٛکَن گَنٛڈٕ چھِ روٗمہِ گَنٛڈٕ چھِ روٗمہِ کَمَس کَم دَہَن پنٛدہَن ترٛکَن صُبحَن چھُس بہٕ ٲٹھِ بَجہِ پٮ۪ٹھ بیٚہان برابر شیٚیہِ بَجہِ تام آب دِنہِ ژوٚ ہُدن میٚژ ترٛاوان کھاد ترٛاوان دَوا ترٛاوان گَنڈٕ گَنڈَن چھُس بہٕ ژوٗر دِوان ہَرٕ کَنہِ دۄہَے کَنٹِنیوٗ صُبحَن صُبحَن دالہٕ دال باغ چھُ مےٚ گَرِ دال چھِ نَوَن دَہَن ترٛکَن واریاہ دال چھِ مےٚ روٗمٕژ فُل دال صُبحن سُہ تہِ رَنان سۄ تہِ چھِ مےٚ تَگان دال کُلٮ۪ن وُلٮ۪ن مےٚ آسہِ کیٚنٛہہ کُنہِ جایہِ تَتھ تہِ چھُس بہٕ واتان دوا اَنان سورُے دوا کَران کُلٮ۪ن وُلٮ۪ن دَوا چھُ تَتھ زَبردست سَرتاج صٲب چھِ اَسہِ تٔمِس نِش چھِ أسۍ دوا اَنان دَپان چھِ یَتھ کُس دَوا لَگہِ ٲلوَن کُس دَوا لَگہِ عادلہِ چھُ عادل صٲب چھِ اَسہِ ییٚتٮ۪ن أمِس چھِ دَپان أسۍ تَتھ گَنٛڈَن کُس دَوا لَگہِ ہاکَس کُس دَوا لَگہِ نَدرٮ۪ن کُس دوا لَگہِ ٹماٹرَن کُس دوا لَگہِ مَٹرَن کُس دوا لَگہِ یہِ چھُ اَنان بہٕ یہِ دَوا أمۍ سٕے یوت نِش پَتہٕ چھِ مےٚ چھُ زَبردست بوٚڈ باغ واریاہ تَتھ چھُ لَگان واریاہ ٹایم دَوا کَرنَس یہِ چھُ دَوا بیٚیہِ صُبحَن چھُس بہٕ سُلی وَتھان مٔنٛزۍ پٲنٛژِ بَجہِ مٔنٛزۍ ژورِ بَجہِ تہِ واریاہ ٹایِم چھُ لَگان مان ژٕ استعمال کَرنَس عذاب چھُ گژھان واریاہ عذاب چھُ گژھان زینان تہِ چھُس بہٕ چھُس بہٕ سٮ۪ٹھاہ زینان واریاہ زینان گاڑِ چھِ مےٚ ژور بایکہٕ چھِ زٕ سکوٗٹَر چھِ زٕ یِم چھِ یِموٕے سبزی کمایو سۭتۍ بہٕ چھُس شُکُر کَران خۄدایَس کُن ییٚمۍ سوٗز مےٚ یوٗتاہ باغ سبزی باغ ٲلوٕ گَنٛڈٕ مَٹَر واریاہ خۄش چھُس بہٕ میون مول موج چھُ آرام کَران بیٚیہِ زبردست تِکیٛازِ سُہ چھُ اَمے سۭتۍ آرام کَران أسۍ